کُنہِ ساتہٕ چھِ أسۍ اگر أسۍ دُکان آسہِ ترٛاوُن تَتھ خٲطرٕ چھِ تہِ لایسَنٕز پؠوان اَسہِ کَڑٕنۍ یِم زَن لیٖگل ڈاکمنٹن منٛز چھِ یِوان یا أسۍ چھِ گٲڑۍ چَلاوان تہٕ اَسہِ چھِ لایسَنس اَمہِ خٲطرٕ کَڑٕنۍ یہِ تہِ چھِ لیٖگل ڈاکمؠنٛٹَن منٛز یِوان یا مکان چھُ بَناوان امہِ خٲطرٕ چھُ کاکز بَناوٕنۍ یہِ چھُ واریاہ مُشکِل سپدان اَسہِ چھُ پؠوان ییٚتہِ پؠٹھ تحصیٖلَس تام گژھُن یُس زَن اَسہِ اَسہِ پؠٹھ واریاہ دوٗر چھُ تہٕ یِم ڈاکوٗمؠنٛٹ حٲصِل کَرنہٕ خٲطرٕ چھُ واریاہ مُشکِل آسان تِکیازِ مُختٔلِف آفِسرَن ہٕنٛدۍ آفِشَل سیٖل تہٕ آفِشَل تِہٕنٛدۍ آفِشَل ساین چھِ پؠوان رَٹٕنۍ یِم زَن وقتس پؠٹھ موٗجوٗد چھُنہٕ آسان کینٛہہ